بہٕ چھُس میکزِمم بالہِ وُڈ سانگ بوزان مےٚ چھِ واریاہ بالہِ وُڈ سانگ پسند مےٚ چھِ فیورِٹ زٕ ژورسنگر یِمن منٛز بی پراگ چھُ تٔمۍ سٕندۍ واریاہ رِکاڈ چھُس بہٕ دُہٕے بوزان یِمن منٛز سلوٗک چُھ اکھ رکاڈ یُس پنجٲبی چھُ اٮ۪کچُول مے سُہ چھُس بہٕ بوزان یُس من بٔریا روزان فِلحال بوزان حکمن چھُ مےٚ اریٖجیٖت سنگھ تہِ فیورِٹ سِنگر تٔمۍ سُند تہِ چھُس بہٕ واریاہ سانگ بوزان سُہ ہٮ۪کہِ اے دل ہے مشکل ہماری ادھوٗری کہانی واریاہ سانگ چھ مےٚ بالہِ وپڈٕکۍ پسند بیٚیہِ باقٕے سِنگر تہِ چھِ مےٚ تِہندۍ بوزان یُس میکزِمم سانگ یِم بوزان چھُس مےٚ چھُ وِنٛک میوٗزِک ایپ پٮ۪ٹھ یِم ڈَوُنلوڈ کٔرمٕتۍ تہٕ بہٕ چھُس تٔتہِ بوزان آلموسٹ ییٚمہِ ساتہٕ بہٕ شۄنگنہِ چھُس لگان تَمہِ ساتہٕ چھُس بہٕ میکزِمم بی پَراگٕنۍ تہٕ باقٕے سانگ بوزان